لاک ڈاوُنَس منٛز کٔر مےٚ واریاہ ٹراے یہِ بیکِنٛگ کٔرم کیک بَنٲیِم کیک بَنٲیِم ہَر کانٛہہ ٹرٛاے کٔر مےٚ ہَر کانٛہہ کُکِنٛگ کٔر مےٚ ٹرٛاے لایِک کیٛاہ چھِ وَنان اَتھ بیٚنیٚنا کیک بَنٲے مےٚ بِسکِٹٕس بَنٲیِم آیِس کرٛیٖم کٔرم کوٗشِش بَناونٕچ بیٚیہِ یَکھٕنۍ بَنٲو واریاہ کامہِ کَرِ لاکڈاونَس منٛز